پنٛداہ شیٚتھ تہٕ فِفٹی سِکسَس منٛز گیے بیٹٕل آف پانی پَت پَنٛداہ شَتھ شِہٲٹھَس منٛز گیے بیاکھ اکھ لَڑٲے تہٕ کُنوُہ شیٚتھ ژۄدہَس منٛز گیے ؤرٕلڈٕ وار فٔسٹ کُنوُہ شیٚتھ پانٛژتٲجس منٛز گیے ؤرٕلڈ وار سیکنٛڈ تہٕ زٕ ساس کُنوُہَس منٛز گیے کَشمیٖرَس منٛز اَکھ آٹِکَل تھری سیوَنٹی فایِو یہِ فُڈ رایف یِہو آٹِکَل